ہیلو وعلیکم سلام آ أسۍ چھِ اِشفاق بَڈٕ گام پٮ۪ٹھ آ برابر چلاو فٕلڈ سٲرسٕے گام سٕے گاندَربَلَس آ نۄقصان آ کَٹھ دَہ ترٛہ ٲسۍ تِم موٗدۍ آنگنَس ژاو آب کَٹھ ٲسۍ دَہ ترٛہ تِم موٗدۍ بیٚیہِ کھوٚت سہلاب کٲفی مکانَس کھوٚٹ آب آ کَٹھ تِم موٗدۍ آنگنَس تہِ کھوٚت آب مَکان حظ چھِ دَہ ترٛہ پنٛژاہ گانٛدَربَل گراج نہ نہ ؤنۍ دراو نہ کینٛہہ تِم حظ چھِ وَنان ایڈمنِسٹرٛشَن گٔژھ یور یِنۍ نہ نہ نہ نہ کہیٖنۍ نہ نہ نہ ٹوٹلی نہٕ کٔہٕنۍ میجَر چھِ یِہے کَٹھ دہ تٕرٛہ أسۍ تِم موٗدۍ مکانَس ژاو آب

آ آ برابر برابر نہ نہ گانَس تہَِ ژاو نہ کینٛہہ آے راتَس چھِ آسان آنگنَس منٛز آ فِلحال آو نہٕ کٕہٕنۍ فِلحال آو نہ کٕہٕنۍ آ تِمَن چھِ دۄہن پورن مکانَس آب تِمَن چھِ زٕ پۄہَر

برابر

دَپ سہ میٖڈیا تہِ گژھِ یُن میٖڈیا تہِ آو نہ کینٛہہ یور اوکے